لَکٕٹۍ لکٕٹۍ یِم چاروٲے چھِی آسان لَکٕٹۍ نَوجَوان چاروٲے یِمن چھِ دِوان ٲسۍ کیٚلشَم دِوان ماجہِ ہُنٛد دۄد دِوان زِ تمہِ سٟتۍ چھِ یِمَن ہیٚکان خَیال تہٕ ہیٚکان تھٲیِتھ بییِہ زیادٕ کھۄتہٕ زیادٕ اَگر تٟرِ موسمَس منٛز یِم زیٚوان چھِ یِمَن چھِ وُشنیر کَران یِتھَے کَنۍ اَگر تاپس منٛز چھِ تاپَس کَڑان تہٕ چَکَر کَرنَاوان بیٚیِہ یِتھُے بریٖڈِنگ ٹایِم چھِ آسان ٲسۍ چھِ یِمَن اَصٕل پٲٹھۍ خَیال تھاوان دۄہے نظر دِوان تہٕ اَصٕل کھیٚون دِوان ہیٖفَر فیٖڈ دِوان یُس زَن پروٹیٖنٕچ چھِ آسان بَنیامٕژ یا تیٖوان فیٖڈ یِم سٲری چیٖز چھِ ٲسۍ یِمَن دِوان بیٚیہِ چھِ اَسہِ ڈفرَنٛٹ واریاہن مُختٔلِف قِسمَن ہٕنٛز بریٖڈ یتھ منٛز فریٖزان چھِ کراسی چھِ کیاہ چھِ اَتھ وَنان یِم کٲشِر گاو چھِ تہٕ یِتھَے کَنۍ کیاہ چھِ اَتھ وَنان لٔٹھ گُپن چھِ یِم یِم بریٖڈ چھِ اَسہِ